وعلیکُم اسلام آ بہٕ چھُس جاویٖد احمد بَس ڈرٛیوَر کٔرِو حُکُم

آ أڑۍ چھِ تارٕک پورٹٕس سریٖنگر چھِ أسۍ پَکان ؤنِو

آ أسۍ چھِ صُبحٲے نیران صُبحٲے چھِ أسۍ نیران ساڑِ سَتھِ تارَک پَتہٕ نیران ساڑِ سَتہِ تۄہہِ کوٚت چھُ گژھُن ہٮ۪لو ہٮ۪لو آ وٕ تۄہہِ کوٚت چھُ گژھُن سریٖنگر آ أسۍ چھِ نیران صُبحٲے ساڑِ سَتہِ چھِ نیران أسۍ تارَس پورِ آ ساڑِ سَتہِ چھِ أسۍ نیران تارَس پوٗر اور پَتہٕ چھِ اَتہِ چھِ لَگان لَگ بَگ چھِ لَگان اَسہِ ترٛےٚ گٲنٛٹہٕ سریٖنگر تانۍ

آ آ آ پانٛژھ شےٚ شےٚ مِنَٹ چھِ لَگان کۄل تۄہہِ چھےٚ کۄلمُنۍ کھَسُن آ ٹھیٖک چھِ أسۍ ساڑِ سَتہِ نیرو أسۍ أسۍ چھِ یہِ چھِ فُل سِٹاپ یہِ چھےٚ نان سِٹاپ نان صِرف چھِ رُکان یہِ سوپُر رُکاے تۄہہِ یہِ سوپرٕ بیٚیہِ بَس سوپرٕ رُکہِ تۄہہِ یہِ

آ ٹھیٖک چھُ آ ٹھیٖک یہِ چھِ آ یہِ چھِ نان سِٹاپ گٲڑۍ نان سِٹاپ آ ٹھیٖک چھِ بِلکُل بِلکُل یہِ چھِ آسان سومو اَتھ منٛز چھِ بِلکُل آرام ملان کیٛازکہِ اَتھ چھِنہٕ بِلکُل آرام یہِ چھِ گٲڑۍ اَصٕل یہِ چھِ گٲڑۍ نو واریاہ اَصٕل نو گٲڑۍ تہٕ آ یہِ چھِ اوترَے أنۍ مٕژ گٲڑۍ اَتھ منٛز چھِ سومو بیٚیہِ چھِ اَتھ منٛز کالٹی تہِ حظ اَتھ منٛز آ آ ٹھیٖک ٹھیٖک چھُ صُبَس نیرو ساڑِ سَتہِ بہٕ کَرمو تۄہہِ فون تُہۍ بِیٚہزیو تیار تہٕ اِنشاء اللہ آ ٹھیٖک ٹھیٖک چھُ آد حظ وعلیکُم سلام